ہیٚلو اسلامُ علیکُم وعلیکُم اسلام تُہۍ چھُو حظ ٹھیٖک اَہَن حظ اَصٕل پٲٹھۍ تُہۍ چھُو کاورات پٮ۪ٹھٕ تُہۍ چھُو یِم دارِ دروازٕ چھُو تُہۍ لاگان مےٚ حظ اوس مےٚ دِژیٚو کٔمۍ تام تُہُنٛد نمبر اَسہِ حظ بنوو اوترٕ اوترٕے بنوو اَسہِ مکان أسۍ چھِ یتھٕے بسان مہر پُلان چھِنا أسۍ چھِ أسۍ حظ چھِ تٔتھٕے بسان وۅنۍ حظ ٲسۍ مےٚ یَتھ بۅنمِس پۅہرَس ٲسۍ مےٚ لاگٕنۍ دارِ بیٚیہِ ٲسِم دروازٕ تہِ لاگُن دوٚیُِم پۄہَر چھُ اَسہِ اِنکَمپُلیٖٹٕے مگر تَتہِ تہِ چھِ لاگٕنۍ أکٮ۪ن أکِس دۄن کُٹھَن دارِ تہٕ درواز تہِ بیٚیہِ اوس اَسہِ تالوَس تہِ تھوڑا کَرٕنۍ سیٹِنٛگ اَ اَہَن حظ مےٚ مےٚ نہَ حظ مےٚ چھُنہٕ امیُک یہِ ایکٕسپیٖرَنسا ویکٕسپیٖرَنسا کیٚنٛہہ مےٚ چھِنہٕ اَمہِ حِسابٕچ چھِنہٕ مےٚ پتاہ کیٚنٛہہ وۅنۍ چھِ مےٚ کٲنٛسہِ دیُت مےٚ تُہُنٛد نمبر بھروسہٕ سان وۅنۍ ہَے تُہی یہِ تۄہہِ ٹھیٖک باسہِ یۄس لٔکٕر ٹھیٖک با تُہۍ دِیِو پگاہ مکانَس توتہِ نظر تُہۍ وُچھُو کیٛاہ گژھِ ٹھیٖک کیٛاہ گژھِ جان اَسہِ ما چھِ زیادٕ دوٗر گژھُن تُہۍ چھُو اَسہِ یتھٕے نٔزدیٖکٕے بسان تُہۍ وُچھُو پَنٕنہِ حسابہٕ وُچھُو تُہۍ پگاہ بۄنہٕ حظ چھِ اَسہِ ترٛےٚ ترٛےٚ کُٹھ بیٚیہِ لابی ہیٚرِِ تہِ چھِ دۄن کُٹھٮ۪ن اَہَن حظ اَسہِ چھِ ترٛیَو سایڈَو چھِ اَسہِ دارِ اَہَن حظ اَچھا ٹھیٖک حظ وۅنۍ مےٚ ؤنۍتَو تُہۍ یہِ تُہۍ کوٗتاہ چھُو ہٮ۪وان دۄہَس اَہَن حظ وۅنۍ چھا اَسہِ تہِ دیُن برابر ساس رۄپیہِ أسۍ ہَے تۄہہِ نٔزدیٖکٕے چھِو وۅنۍ ییٚتٮ۪ن اَہَن حظ چلو ٹھیٖک وۅنۍ کٔژِ بَجہِ یِیِو تُہۍ پگاہ دۄیہِ بَجہِ چھُو تۄہہِ مےٚ کٔرۍزیٚو تُہۍ چلو تَمہِ وِزِ فون اَدٕ حظ بِہِِو خۄدایَس حوال